ہیٚلو اسلام علیکُم تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ اہن حظ آ تٔمِس چھِ تھوڑا کٲم گَرِ تمے موٗجُب کینٛہہ چھُ نہٕ کینٛہہ چھُ نہٕ